ساینَس سۭتۍ مِلیو اَسہِ واریاہ فٲہِدٕ اگر نہٕ ساینَس آسہِ ہا کٕہٕنۍ تہِ ٹٮ۪کنالجی آسہِ ہا نہٕ بَنیمٕژ وٕنیُک تانۍ مِثال اگر أسۍ کٲنٛسہِ سۭتۍ فون اوس کَرُن کَتھ ٲس کَرٕنۍ واریاہ دوٗر دَراز چھِ آسان لُکھ أسۍ رِشتہٕ دار چھِ آسان آسان دوس چھِ آسان باقٕے چیٖز چھِ آسان أسۍ ہیٚکہا نہٕ تمن سۭتۍ رٲبطہٕ کٔرِتھ کینٛہہ أسۍ ٲسۍ تیٚلہِ پتہٕ قالیٖن پٲٹھۍ ڈاک خانو سۭتۍ سوزان لٮ۪ٹر تہِ یُتھ اکھ زٕ رٮ۪تھ ٲسۍ تہِ ٲسۍ لگان لیٹر سوزنس بیٚیہِ اگرے أسۍ کُن آسہِ ہا واتُن اَسہِ ایٚمَرجَنسی نہٕ آسہِ ہا گٲڑۍ آسہِ ہا نہٕ کینٛہہ جَہاز آسہِ ہا نہٕ کینٛہہ اَگَر اَسہِ نٮ۪بَر آسہِ ہا گژھُن مِثال کانٛہہ چھِ گژھان عُمرہَس تٔمِس چھِ لَگان اَکھ دۄہ ٹوٹَل ییٚتہِ ییٚتہِ پٮ۪ٹھان تور واتنَس ییٚتہِ پٮ۪ٹھ اَنے تور واتنَس اگر ۂے سُہ اگر نہٕ یہِ ٹٮ۪کنالجی آسہِ ہا تیٚلہِ لَگہِ ہَن أسۍ خبر کۭتیاہ ؤری تو توٚت واتنَس ساینَس سۭتۍ مِلیو اَسہِ واریاہ فٲہِدٕ ساینَس چھُ ساینَس وَرٲے چھِ زِندگی سٲنۍ مُتٲثر